واریاہ واریاہ چیٖز چھِ تِم یِم زَن اِنسان مطلب پنٛنہِ بَناونہٕ سۭتۍ چھِ مَزٕدار بَنان بیٚیہِ چھِ آسان اِنسانَس یِم مَزٕدار چھِ بَنان تَتھ منٛز چھُ گۄڈٕ ساروی کھۄتہٕ چھُ مےٚ پَسنٛد ڈِش نَرگسی کُفتہ تَتھ چھِ تھوڑا لَگان مطلب واریاہ ٹایم چھُ لَگان تَتھ بَناونَس مگر تَتھ چھُ واریاہ مَزٕ لَگان تَتھ منٛز چھِ اِنگریٖڈیَنٹٕس لَگان گۄڈنٮ۪تھٕے چھُ تَتھ ٹھوٗل لَگان بیٚیہِ چھُ لَگان تَتھ ماز ماز تہِ گَژھِ آسُن اَصٕل لوو ماز یہِ گَژھِ نہٕ آسُن ہُہ کینٛہہ واریاہ کالُک ماز بیٚیہِ چھِ تَتھ تھوڑا گَنٛڈٕ تَلٕنۍ تِم تٔلِتھ ترٛاوٕنۍ تہٕ یہِ ہہ یہِ تَمہِ سۭتۍ چھُ سُہ بَنان مَزٕدار تہٕ بیٚیہِ چھِ مےٚ پَسَند تَتھ منٛز چھِ تَتھ منٛز چھِ بیٚیہِ ترٛاوان یہِ بٕڈٕ عٲلہٕ دالچیٖن دٔگِتھ تہٕ بیٚیہِ گژھِ ترٛاوُن میٖتھۍ ہوٚچھ میٖتھۍ تَمہِ سۭتۍ چھِ خوشبوٗ واریاہ اَصٕل یِوان بیٚیہِ چھُ یہِ ہہ یہِ تَتھ تھوڑا زامہٕ دۄد ترٛاوُن تَمہِ سۭتۍ چھُ بَنان سُہ مَزٕدار اَصٕل بیٚیہِ اَمہِ علاوٕ چھِ بَنان مَزٕدار ڈِش یہِ چھِ مےٚ پَسنٛد گاڈٕ گاڈٕ چھِ واریاہ مطلب تَتھ منٛز چھِ لَگان رونٛگ تَمہِ سۭتۍ چھےٚ سُہ بَنان خوشبوٗ دار تہِ مَزٕ دار تہِ رونٛگ میٖتھۍ بیٚیہِ سَبزی ترٛاونہٕ سۭتۍ خۄشِک خۄشِک بَناونہٕ سۭتۍ سُہ چھُ مےٚ پَسنٛد